اننت ناگ ڈسٹرک چھُ جموں کشمیٖرُک اکھ ضلعہٕ یُدوے جموں کشمیٖرس منٛز چھُ مُختلف موسم باقیو ریاستو ہنٛدۍ کھۄتہٕ آسان تتھٕے پٲٹھۍ چھُ اننت ناگس منٛز تہِ مختلف درجہ حرارت تہٕ مختلف موسمس منٛز روٗد تہِ پیٚوان ییٚتہِ چھُ ونٛدس منٛز ساروی کھۄتہٕ زیادٕ سرد تریٖن سردی آسان تہٕ بیٚیہِ چھُ ییٚتہِ کُنہِ کُنہِ ساتن تہِ شیٖن تہٕ بیٚیہِ روٗد پؠوان تہٕ ییٚتہِ چھُ کُنہِ ساتن چھُ ییٚتہِ ساروی کھۄتہٕ زیادٕ گرم تہِ آسن موسمِ گرماہَس منٛز تہٕ بیٚیہِ چھُ روٗد پیٚن کیٚن سۭتۍ سہلاب تہِ کھسان تہٕ کُنہِ ساتہٕ چھُ نہٕ کِہیٖنۍ تہِ پیٚوان تہٕ اَتھ دوران یُس زَن میون تجرُبہٕ چھُ سہلابَس منٛز یا ییٚمہِ ساتہٕ زَن قہت سٲلی چھِ گژھان تمہِ ساتَن چھِ یہِ آسان لُکھ چھِ پریشان آسان ڈِپرٛیشَن چھُ آسان تہٕ میانہِ زندگی منٛز چھُ اکھ بٔڑ بار موسمَس منٛز تبدیٖلی گٔمٕژ تہٕ اَپریلَس منٛز چھُ ییٚتہِ شیٖن پیوٚمُت